بہٕ ہسا چھُس شوپِین روزان مےٚ اَنیو یَوٕ شوپِین لیٚپ ٹاپ اکھ ڈار ایٚلیکٹرٛانِکٕس نِش مےٚ اوٚن مےٚ باسیٚو سُہ واریاہ بہتریٖن لیٚپ ٹاپ سُہ چھُ واریاہ اَصٕل تَتھ چھُ بیٹری بیٹری تہِ نیران واریاہ کال تَتھ چھُ ہر کُنہِ شٲ ہر کُنہِ طرفہٕ سُہ اَصٕل چلان آواز چھَس یِوان اَصٕل بَیٚیہِ چھُ کھٮ۪وان بجلی چھُ کھٮ۪وان کَم بیٚیہِ اَگر بہٕ کَمپیٚوٗٹر اَنہٕ ہا مےٚ واتہِ ہا نہٕ ٖیوٗت فٲیدٕ کیٚنٛہہ یوٗتاہ مےٚ لیٚپ ٹاپ سۭتۍ ووٚت یہِ چھُ بیٹری تہِ کھٮ۪وان کَمٕے بیٚیہِ چھُ کھٮ۪وان یہِ بِجلی تہِ کَمٕے اس لیے مےٚ واتہِ اَتہِ پٮ۪ٹھ اَمہِ سۭتۍ واتہِ مےٚ بجلی فیٖس کَم بیٚیہِ ہٮ۪کہٕ بہٕ اَمہِ پٮ۪ٹھ چھُس بہٕ ہٮ۪کان ٹایپِنٛگ کٔرِتھ مےٚ چھِ گژھان واریاہ سَہل اَمہِ پٮ۪ٹھ ٹایٚپِنٛگ ٹام ٹایٚمنٛگ کَرٕنۍ بیٚیہِ چھِ مےٚ اَمہِ پٮ۪ٹھ سَہل گژھان یِم نوٹٕس ووٹٕس تَارٕنۍ بیٚیہِ چھُ مےٚ اَمہِ پٮ۪ٹھ سَہل واریاہ چیٖز چھِ سَہل گژھان اَمہِ سۭتۍ بیٚیہِ ہا بیٚیہِ ہسا چھُ یہِ واریاہ اَصٕل چلان بہتریٖن چھِ چلان بیٚیہِ ہسا چھُ یہِ واریاہ واریاہ اَصٕل تہِ بہٕ چھُس ہٮ۪کان یہِ ہَر کُنہِ جایہِ نِتھ بہٕ چھُس ہٮ۪کان یہِ چنٛدس منٛز ہَر کُنہِ جایہِ نِتھ اَگر ہسا بہٕ کَمپِوٗٹر انہٕ ہا مےٚ واتہِ ہا نہٕ یوٗت فٲیدٕ یوٗتاہ مےٚ اَمہِ سۭتۍ ووٚت فٲیدٕ یہِ چھِ واریاہ بہتریٖن یہِ لیپ لیٚپ ٹاپ یہِ چھُ ڈار ایٚلیکٹرانِکٕس یہِ اَنیو مےٚ ڈار ایٚلیکٹرانِکٕس شُوپِین پانٛژٕترٕٛہن ساسَن مےٚ باسان مےٚ کٔھتۍ یِم پانٛژترٕٛہ ساس بوٚٹھ مےٚ ہسا مِلے اَتھ سبسڈی تہِ مےٚ ہسا میلے اَتھ سبسڈی تہِ دہ پٔرسنٛٹ دہ دہ پٔرسنٛٹ اَمہِ سۭتۍ چھُ واریاہ اَصٕل بیٚیہِ گژھن یہِ چھُ گژھن جلدی چارٕج تہٕ بیٚیہِ بیٹری تہِ چھُس نیران اَصٕل اصٕل ٹایِم بیٚیہِ چھُس بہٕ اَمہِ پٮ۪ٹھ ٹایٚپِنٛگ تہِ ہٮ۪کان واریاہ اَصلٕچ کٔرِتھ بیٚیہِ ہسا چھِ اَتھ نیٹ فنٛگشن تہِ چھِ اَتھ سۭتۍ بہٕ چھُس نیٹ ویٹ نیٹ نیٹ ویٹ چھُس آرام سان ہٮ۪کان چلٲوِتھ ییٚلہِ تہِ اتھ سِم سُلاٹ تہِ سِم وِم تہِ ہٮ۪کان لٲگِتھ بیٚیہِ چھُس بہٕ ہر کُنہِ جایہِ ہٮ۪کان یہِ سۭتۍ نِتھ واے فاے تہِ چھُس گژھان کَنیکٹ بیٚیہِ چھِ اَتھ یِم ٹایٚپِنٛگ بَٹن یِم چھِ اَتھ واریاہ اَصٕل بیٚیہِ چھُ اَصٕل پٲٹھۍ کران یہِ کٲم بہٕ چھَس دَپان لیٚپ ٹاپ چھُ واریاہ رُت کَمپیٚوٗٹر کمپیٚوٗٹر کھوتہٕ چھُ واریاہ لیٚپ ٹاپ رُت